ہیٚلو اسلام علیکُم سُہ کیس اوس نہٕ حظ تَمہِ دۄہ دیُتمُت تۄہہِ اَتھِ تَتھ کوتاہ ٹایِم لَگہِ وُنہِ

اَدٕ حظ اَدٕ حظ